گَرِ پوشہِ کُلۍ چھِ أسۍ رُوَان یُس روز پٕلانٛٹ چھُ آسان سُہ چھِ أسۍ رُوَان کِوِی پٕلانٛٹ چھِ آسان أسۍ سُہ تہِ چھِ أسۍ رُوان یِم اَسہِ اَلہٕ کُلۍ چھِ أسۍ رُوَان لٲر کُلۍ چھِ أسۍ رُوَان گَرِ ڈرَیٚگَن فروٗٹ چھُ آسان تمیُک سُہ چھِ أسۍ رُوَان سٹرٛابٕرِی پٕلانٛٹ چھِ أسۍ رُوَان گرِ تہٕ بیٚیہِ چھِ أسۍ رُوَان گَرِ بیٚیہِ چھِ آسَان واریاہ فٕلاوَر سُہ لِلِی فٕلاوَر چھِ آسَان أسۍ گَرِ سُہ تہِ چھِ أسۍ رُوَان سُہ بِیٚاکھ چھِ آسَان أسۍ سُہ لی لی سُہ بیاکھ چھِ سَن فٕلاوَر چھِ آسَان أسۍ گَرِ سُہ تہِ چھِ أسۍ رُوَان واریاہ زیادٕ پٕلانٛٹ یِم چھِ آسَان مطلب فٕلور ہٕنٛدۍ واریاہ قٕسم چھِ أسۍ گَرِ رُوَان خاص کَر چھِ أسۍ رُوَان کِوِی پٕلانٛٹ چھِ أسۍ رُوَان سَن فٕلاوَر چھِ أسۍ رُوَان اَلہٕ کُلۍ لٲر کُلۍ چھِ أسۍ رُوَان تہٕ بیٚیہِ چھِ رُوَان أسۍ روز پٕلانٛٹ